ییٚلہِ اَسہِ کانٛہہ اَصٕل پَہمَتھ کٲم چھِ آسان کَرٕنۍ یا کینٛہہ کارِ خٲر آسہِ کینٛہہ بوٚڑ پَہمَتھ کَرُن آسہِ تَمہِ ساتَن چھِ أسۍ اللہ تعالیٰ سُنٛد شُکُر کَران ادا گۄڈٕ أسۍ چھِ نٮ۪مازَٮ۪س زٕ ترٛےٚ زٕ ژور رَقٲژ پَران نِفلٕچ وَفلٕچ اللہ تعالیٰ سُنٛد شُکُر چھِ کَران حَمُد چھِ کَران پَتہٕ چھِ أسۍ اَستانَن وستانَن تہِ گَژھان نٮ۪ماز پَران تَتہِ اللہ تعالیٰ سُنٛد شُکُر کَران غریٖبَن ؤریٖبَن چھِ تَتہِ کینٛہہ پونٛسہٕ وونٛسہٕ دِوان أسۍ اَستانَن چھِ دِوان أسۍ پونٛسہٕ یا اگر ییٚتہِ مَحلَس منٛز چھِ مسجِد أسۍ اَسہِ چھِ مسجِدَس چھِ أسۍ پونٛسہٕ دِوان سُہ کٲم شروٗع کَرنہٕ برونٛہہ أسۍ چھِ تھوڑا بہت اگر وۄنۍ کینٛہہ بٔڑ بجہِ لیولہِ ہٕنٛز کٲم آسہِ تیٚلہِ چھِ تھوڑا بتہٕ ترٲما تہِ کَران نِیازا ویازا کَران اَنان یِمَن پیٖرَن ویٖرَن تھوڑا پَرناوان اَتھٮ۪نَس قرآن وَرآن پَرناوان یِمَن بَچَن وَچَن دِوان تھوڑا بَتہٕ وَتہٕ بیٚیہِ چھِ مَحلَس منٛز ہَمساین تہِ دِوان تھوڑا وازوان رَنان نِیازا وِیازا کَران أتی تاکہِ تھوڑا بَلاے وَلایہِ گَژھن دُشمَن گَژھَن دوٗر پَتہٕ چھِ أسۍ یہِ کارِ خٲر کَران شروع بیٚیہِ چھِ بیاکھ چیٖز اَکھ اَسہِ أسۍ چھِ تھوڑا بہت یِمَن غریٖبَن ؤریٖبَن تہِ رَژھَن ہمایَت کَران اَمہِ ساتَن مٲلِس ماجہِ تھاوان خۄش تہٕ بیٚیہِ نٮ۪مازٕ پَران سارنٕے وَنان نٮ۪مازٕ پٔرِو تاکہِ اَسہِ گٔژھ یہِ کٲم اَصٕل پٲٹھۍ سَپدٕنۍ بیٚیہِ چھِ زِندَگی منٛز ویسے تہِ آسان اَسہِ اللہ تعالیٰ سُنٛد شُکُر کَرُن ادا اللہ تعالیٰ سُنٛد سُہ تھزَر تہٕ بَجَر چھُ آسان بیان کَرُن اَسہِ تیٚلی چھِ اللہ تعالیٰ وَتہٕ کھولان چھِ اللہ تعالیٰ پَتہٕ رٕژٕ رٕژٕ کامہِ کَرنُک اَسہِ توفیٖق کَران عطا اِتھَے کٔنۍ چھِ أسۍ تھوڑا نیاز کَران غریٖبَن گُرباتَن دِوان اَستانَن تہِ چھِ گژھان أسۍ اَستانَن مَنٛز چھِ آسان تِم غریٖب غریٖب چھِ آسان کانٛہہ تِمَن چھِ تھوڑا مَدَتھ وَتَتھ کَران أسۍ خاص طور اگر کینٛہہ اَصٕل رٕژ عَمَل آسہِ کَرٕنۍ اَسہِ کانٛہہ خاص کٲم آسہِ کَرٕنۍ تہٕ تَمہِ ساتَن چھِ أسۍ اللہ تعالیٰ سُنٛد زیادٕ شُکُر کَران ادا تہٕ بیٚیہِ چھِ غریٖبَن گُرباتَن تھوڑا نِیاز وِیاز دِوان اَستانَن گژھان نٮ۪ماز پَران تہٕ پَتَے چھِ أسۍ یہِ کٲم کَران شُروع